السلام علیکُم اہن حظ آ اَہن حظ اَوا ہوٹل چھُ اَوا اَوا آ ٹیوٗرِسٹ چھِ آسان کُنہِ ساتہٕ چھُ کانہہ یَلہٕ تہِ آسان تہٕ کُنہِ ساتہٕ چھِ فُل آسان اَچھا اَچھا کٔرۍتو حُکمہ سَر اچھا کوٗتاہ دِیِو تُہۍ کٔمِشَن ہے نہ تَتھ پٮ۪ٹھ چھَنہٕ برابٔدی کیٚنہہ اَسہِ تہٕ پَنُن چھِ اَسہِ یہ گایِڈ سُہ تہِ چھِ اَسہِ دِوان ہَتھ رۄپیہِ آ أکِس ٹوٗرِسٹَس چھِ سُہ ہَتھ رۄپیہِ دِوان سُہ چھِ یِمَن نِوان دۄہَس دۄن ترٛٮ۪ن جاین نہ نہ تَتھ پٮ۪ٹھ نَے چھےٚ اَسہِ برابٔدی وٕچھ سا سُہ چھِ مےٚ دِوان ہَتھ رۄپیہِ اَگر تُہۍ اَکھ ہَتھ تہٕ دَہ رۄپیہِ دِیِو تہٕ بہٕ کرٕ کٲم تۄہی سۭتۍ اچھا اَگر تُہۍ سَتَتھ اَگر ژٕ سَتتھ دِکھ پَتہٕ کٔژَن جاین نِیَکھ ژٕ ٹیوٗرِسٹ ژورَن جاین نہ ؤلِو کیٚنہہ چھُنہٕ پَرواے بہٕ کرٕ مَشورٕ نہ تُہۍ کٔرِو کٲم نہ تُہۍ ییٖزیو میٲنِس آفسَس پٮ۪ٹھ بوٗزوا آ اَسہِ چھُ اَتہِ آفِس أسۍ کرو سیوٚد کرو أسۍ ڈِسکَس اَصٕل پٲٹھۍ مطلب توہہِ تہِ گژھِ تۄہہِ تہِ گژھِ نہٕ ظُلم گژھُن کیٚنہہ مےٚ تہِ گژھِ نہٕ ظُلم گژھُن کیٚنہہ اۭں چلو کیٚنہہ چھُنہٕ پَرواے تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ یِتھ تُلِو سا